میٛون یُس زَن پَسنٛدیٖدہ پینٛٹِنٛگ سٹایِل چھُ سُہ چھُ مطلب قۄدرَتَس مُتعلِق آ کیٚنٛہہ تصویٖر کیٚنٛہہ پینٛٹِنٛگ بَناوٕنۍ قۄدرَتَس متعلق نیچَر نیچرَل بیوٗٹی آ کیٚنٛہہ بَناوُن جیسے کہِ کُچھ آ کیٚنٛہہ فاریٚسٹ کیٚنٛہہ جنٛگَل بَناوٕنۍ کیٚنٛہہ کُلۍ بَناوٕنۍ یا کینٛہہ نٔدی دٔریاو کیٚنٛہہ بَناوُن ییٚمہِ خٲطرٕ مطلب مےٚ چھُ سُہ پَنُن دِلُک شوق تہٕ تمہِ خٲطرٕ چھَس بہٕ دِل جان سۭتۍ محنت کَران سُہ چھُ مےٚ واریاہ زیادٕ اَصۭل تِکیٛازِ مےٚ چھُ قۄدرَتَس سۭتۍ واریاہ زیادٕ محبت واریاہ زیادٕ محبت چھَس بہٕ قۄدرَتَس سۭتۍ کَران اِسی لیے چھُ مےٚ مطلب قۄدرَتٕچ نیچرَل بیوٗٹی پینٛٹِنٛگ نیچرَل پینٛٹِنٛگٕس یہِ بَناونُک من کَران